مےٚ چھِ زندگی منٛز واریاہ سبق ہیٚچھمُت مےٚ چھِ یہِ سبق ہیٚچھمتۍ کہِ وقتس پٮ۪ٹھ گژھِ انسان کٲم کینٛہہ کٲم کرٕنۍ پنُن وقت گژھِ نہٕ زایہِ کرُن کینٛہہ مثلن اگرے کانٛہہ انسان پران آسہِ کانٛہہ سٹوٗڈنٛٹ پران آسہِ تٔمِس پزِ پنٕنۍ پرُن پنٕنۍ تعلیٖم مُکمل کرٕنۍ اگر تٔمِس اکہِ سایڈٕ گور کینٛہہ پریویٹ جاب ملہِ تٔمِس پزِ نہٕ سۄ پریویٹ جاب کرُن کینٛہہ یٖتِس کالس نہٕ سُہ پنٕنۍ تعلیٖم مُکمل کرِ تِکیٛازِ وقت چھُنہٕ بار بار یِوان کینٛہہ پریویٹ جاب ہٮ۪کہِ ملِتھ وقت ہٮ۪کہِ نہٕ میٖلِتھ کینٛہہ اسی لیے وقتس پٮ۪ٹھ گژھِ کیںٛہہ نتہٕ کینٛہہ حٲصِل کرُن تِکیٛازِ سُہ چھُ لگان انسانس برٛونٛہہ کُن ضروٗرت بیٚیہِ چھُ مےٚ ہیٚچھمٕتۍ یی کہِ انسانس پزِ نہٕ سُہ انسان ہٮ۪کہِ نہٕ سارنٕے خۄش تھٲیِتھ کینٛہہ سُہ ہیٚکہِ نہٕ سارنٕے رٲزۍ کٔرتھ کینٛہہ تِکیٛازِ اگر سُہ کوٗشش کرِ سارنٕے رٲزۍ تھاونٕچ سارنٕے خۄش تھاونٕچ تٔمِس چھِ پنٕنۍ زندگی خراب گژھان اسی لیے پزِ انسانس تی کرُن یہِ تٔمِس ٹھیٖک باسہِ بیٚیہِ چھ مےٚ یہِ سبق ہیٚچھمٕتۍ کہِ انسانس پزِ تٔمسٕے انسانس عیزت دیُن تیوٗتاہ یوٗتاہ سُہ تتھ لایق آسہِ اگر کانٛہہ انسان کٲنٛسہِ انسانس زیادٕ عیزت کرِ سُہ انسان آسہِ تٔمِس واپس عیزت کرن نہٕ کینٛہہ سُہ آسہِ تٔمِس بے عزتی کران تٔمِس انسانس پزِ نہٕ تٔمِس تیوٗت عزت دِیُن کینٛہہ تِکیٛازِ عزت گژھِ دِیُن تٔمسٕے یُس اورٕ عیزت کرِ یہِ چھُ مےٚ ہیٚچھمُت کہِ یہِ اگر کٲنٛسہِ زیادٕ عیزت دِمو سُہ آسہِ نہٕ تتھ عیزتس لایق کینٛہہ تمہِ سۭتۍ چھُ سُہ انسان تٔمِس انسانس سُہ چھُ تٔمِس اکھ غۄلام ہیوٗ زانان بہٕ چھس واریہس حدس تام مُتٲثر گٔمٕژ اتھ نِش تِکیٛازِ بہٕ ٲسٕس اکھ پی جی بی اٮ۪ڈ کٔرِتھ کالفٲیِڈ مگر مےٚ کوٚر پریویٹ جاب مےٚ اوس نہٕ تمہِ ساتہٕ پریویٹ جاب کرُن کینٛہہ مےٚ اوس اٮ۪م فِل یا اٮ۪م اٮ۪ڈ کرُن تِکیٛازِ وقتس پٮ۪ٹھ ییٚلہِ کینٛہہ حٲصِل کرو سُہ چھُ لگان انسانس برٛونٛٹھ کُن بکار پریویٹ جاب ہٮ۪کہِ کُنہِ ساتہٕ تہِ ملِتھ اسی لیے پزِ انسانس وقتس پٮ۪ٹھ کینٛہہ نتہٕ کینٛہہ حٲصِل کرُن تمہِ سۭتۍ چھِ انسان ییٚلہِ نہٕ وقتس پٮ۪ٹھ کینٛہہ کٲم حٲصِل کرِ کینٛہہ حٲصِل کرِ سُہ چھُ واریہس حدس تام مُتٲثر گژھان تہٕ بہٕ تہِ چھس واریاہ واریہس حدس تام اتھ نِش مُتٲثر گٔمٕژ